وعلیکمُ اسلام آ ؤنِو بشارت صٲب ؤنِو ؤنِو بشارت صٲب اوس یہِ اَسہِ چھُ مطلب اَسہِ چھِ مختلف ڈایِٹ آسان چِکن چھُس کھٮ۪وان کُنہِ ساتہٕ میٖٹ چھُس کُنہِ ساتہٕ کھٮ۪وان ایٚگ چھُس کھٮ۪وان یِمن پروٹیٖن منز چھُ آسان تِمے تِمے چھُس کھٮ۪وان آ ٹھیٖک چھُ کیٚنٛہہ چھنہٕ پرواے دوشواے دوشواے أسۍ چھِ دۄشواے زیادٕ چھُس نہٕ کھیٚوان نان ویٚجٕے

اچھا ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہ کیٚنٛہہ چھُنہ پرواے کیٚنٛہہ چھُنہ پرواے کیٚنٛہہ چھُنہ پرواے کیٚنٛہہ چھُنہ پرواے کَروے یہِ یہِ کَرو أسۍ

ادسہ ادسا ادٕ کیاہ